نَو ساس اَکھ ہَتھ ژُ ہٲٹھ دٔہ ساس شےٚ ہَتھ تٕرٛہ پنٛداہ ساس ژور ہَتھ وُہ اَکتٲجی ساس ژور ہَتھ تیٚتٲجی شُنَمَتھ ساس ترٛےٚ ہَتھ اَکہٕ وَنٛزاہ زٕ لَچھ دُوَنٛزاہ ساس ژور ہَتھ اَکہٕ تٕرٛہ شُہہٲٹھ ساس